اسلام علیکُم سر جناب تُہۍ چھُوا ماوںٹنیر گایڈ آ اَسہِ اوس کۄلگوم کُن ٹریکس پٮ۪ٹھ یُن حظ اۭں اَسہِ اوس تھوڑا بہت ٹریک کرُن تہٕ مےٚ دۄپ گایڈٮ۪نٕس ٲس تھوڑا بہت تُہٕنٛز ضوٚرتھ أسۍ چھِ ترےٚ نفر آ پانژھ شےٚ دۄہ دِمو أسۍ لگ بگ شےٚ دۄہ آ اسہِ چھِ نہٕ یِتھ کٔٹھۍ پتہ کینٛہہ تُہی ؤنِو تیوٗت مالوٗمات چھِنہٕ اَسہِ اَمِچ کینٛہہ تہٕ تُہی ؤنِو اَسہِ اَسہِ چھُ مطلب پہٲڑی علاقن چھُ اَسہِ تھوڑا بہت گژھُن نہ پہاڑ وہاڑ نہ حظ مےٚ اوسَن لیکن أکِس دۄن پٮ۪ٹھ تہِ گژھو تہٕ زیادٕ تر گژھو أسۍ پہاڑَنٕے پٮ۪ٹھ کوثر ناگ نہ نہ چلو سر ٹھیٖک چھُ چلو سر ٹھیٖک چھُ اَوا پانژھ دۄہ

ٹھیٖک حظ ٹھیٖک سر

ٹھیٖک سر

ٹھیٖک ٹھیٖک سر

اہن حظ سُہ وٕچھُو تُہۍ پانَے بِلکُل جِناب یِہوٚے دَہ بَہہ ساس تام

چلو سر چلو سر مہربٲنی تُہٕنٛز چلو سر ٹھیٖک شُکرِیہ